بڈگٲمِس منٛز اگر کانٛہہ پروبلِم چھ آسان سۄ انفارمیشَن کِتھ کٔنۍ چھ واتان مےٚ نِش یہِ ونہٕ ہَو بہٕ تۄہہِ میانیٚو دوستو بوٗزِو بَڈگٲمِس منٛز گۄڈٕنیٚتھ چھِ اَسہِ اکھ چیٖز اَسہِ حظ چھِ نِوٕز چیٚنل اکھ اَمہِ پَتہٕ حظ وَنو بہٕ تۄہہِ بیٚیہِ تہِ گۄڈٕ چھِ نِوٕز چیٚنل مین چھِ نِوٕز یُس أسۍ سٲری چھِ وٕچھان یۄس نِوٕز چیٚنل چھِ گُلِستان سۄ چھے اسہِ کٲشریٚن ہٕنٛز واریاہ زیادٕ عزیٖز تہٕ رٔفیٖق چیٚنل گُلِستان نِوٕز چھِ اَسہِ سۄ چھےٚ گُلِستان نِوٕز تَمہِ تھروٗ چھےٚ اَسہِ اِنفارمیٚشن مِلان اوترٕ اوس بَڈگٲمِس منٛز لوٚگمُت نار تَتہِ اوس تَتیُک ایس ایٚچ او ولایت حسین صوفی سُہ ہسا کھوٚت پانے نار بَڑاونہِ تٔمۍ ہسا کٔر نہٕ پَنٕنہِ زُوٕچ پَروا کِہنٛۍ مَگر سُہ کھوٚت نار بَڑاونہِ اَسہِ ہسا اسہِ کِتھ کٕنۍ لَگہِ ہا پَے بہٕ چھس سری نگر روزان مَگر زِ مےٚ ہسا لوٚگ مطلب یہِ گُلِستان نِوٕز یۄس چھےٚ مےٚ لوگ اَمی تھروٗ پَتہ ونۍ اَگر بڑگامِس منٛز کیٚنٛہہ نوٚو مال چھُ آسان یا کانٛہہ چیٖز چُھ کانٛہہ ویرایٹی سوٗٹس چھ واتان اَسہِ ہسا چھُ ممبے پٮ۪ٹھ یور ٹرانسفر گژھان مال واتان زِ یا جۄمہِ پٮ۪ٹھ چھِ واتان باقیو مُلکو پٮ۪ٹھ چھُ واتان مال یِم ہسا میٲنۍ عزیٖز رٔفیٖق بٲژٕ چھِ تِم ہسا چھِ فیس بُکَس پٮ۪ٹھ کران ویٖڈیو اَپلوڈ فوٹو کران اَپلوڈ تِم ہسا چھِ اَسہِ ہاوان زِ کہِ نَہ وچھِو مطلب یوٚت ہسا چھِ نوٚو نوٚو پروڈکٹ ووتمُت أسۍ ہسا چھِ گژھان پَتہٕ تتہِ حظ کران شوپِنٛگ یا کیٚنٛہہ چھِ کرن یا اَگر بَڈگٲمِس منٛز گے اوترٕ تھوڑا بہت پروبلِم زٕ کٲنٛسہِ کورِ اوس کیٚاہ تام گوٚومُتن سُہ ہسا ٲس کران پروٹیٚسٹ ابایہس پٮ۪ٹھ سۄ ہسا ٲس اَبایہس پٮ۪ٹھ کَران پروٹیٚسٹ نِوٕز پیپرَس منٛز آو زِ یہِ کوٗر یہِ کیُتھ ہسا ؤنکیٚنُک وقت چھُ زِ ؤنٛکیٚن کیُتھ وقت آو سۄ کوٗر ٲس کران پروٹیٚسٹ اَسہِ ہسا ووت نِوٕز تھروٗ نِوٕز پیپرٕ تھروٗ وٲژ اَسہِ اِنفارمیٚشن یہِ چھِ واریاہ زیادٕ اَصٕل یِم نِوٕز پیپَر ٹی وی چیٚنٔلِز موبایل فون سوشَل میٖڈیا ایٚٹسِٹرا